سٲنِس ایریا ہَس مَنٛز چھُ واریاہ واریاہ ڈِزیٖزِز یِم پھٔہلان چھِ یِمو مَنٛز چھُ زُکام یُس زیادٕ تَر شُرٮ۪ن مَنٛز چھُ یِوان لَبنہٕ زُکام چھُ ژھِنجہِ فلیہِ سۭتۍ زیادٕ پھٔہلان بیٚیہِ چھُ پھٔہلان یہٕ اِنفیٚکشَنَو سۭتۍ اِنفیٚکشَن چیٖزَو کھیٚنہٕ سۭتۍ بیٚیہِ چھُ گرم گَرمی مَنٛز کینٛہہ تُرُن چیٖز تمہِ سۭتۍ تہِ چھُ زُکام کَران سَردی سَردی سۭتۍ تہِ چھُ زُکام کَران زیادٕ وَجہہ چھُ کٔشیٖرٕ مَنٛز زُکام کَرنُک یہٕ ژھِنجو فٕلے ژھِنجہِ فٕلے چھِ مارچہِ مارچہِ کیٚن دۄ بیٚیہِ اَپریل کیٚن رٮ۪تَن منٛز زیادٕ پھٔہلان امہِ سۭتۍ زُکام زُکام پَتہِ چھِ چھٲتۍ خَراب یُس سَردی سۭتۍ چھُ گَژھان بیٚیہِ چھُ بٕڑن مَنٛز یِوان عام طور پٮ۪ٹھ عام طور پٲٹھۍ شُگَر لَبنہٕ شُگَر چھُ زیادٕ نَمکی زیادٕ کھَنٛڈٕ چیٖز کھیٚنہٕ سۭتۍ گَژھان بیٚیہِ چھُ مَطلَب بٕلَڈ پریشَر بیٚیہِ چھِ زیادٕ تَر گَژھان ہارٹ اَٹیک آز کَل

ہارٹ اَٹیک تہٕ بٕلَڈ پریٚشَر چھِ نہٕ کۄمنِکینِل ڈِزِیٖز کِہیٖنۍ تہٕ یِم چھِ نہٕ پھٔہلان اَکھ أکۍ سٕنٛد پٮ۪ٹھِ بیٚکِس اِنسانَس کِہیٖنۍ یِمَن چھُ صِرِف کھیٚنَس چیٚنَس مَنٛز احتِیاط کَرُن یِم چھِنہٕ ہوہَس وَوہس سۭتۍ پھٔہلان کِہیٖنۍ یِم چھِ یِم چھِ پانے گَژھان ٹینشَنَو سۭتۍ گَژھان شُگَر چھُ گَژھان کھنڈٕ چیٖز زیادٕ کھیٚنہٕ سۭتۍ